یِم کٔشیٖرِ منٛز چھِ یِم کٔشیٖرِ ہُنٛد یہِ ایٚجوکیشَن سِسٹَم چھِ اَتھ چھِ فَنڈِنٛگ یِوان سٮ۪نٹَر پٮ۪ٹھ تہِ سٹیٹ پٮ۪ٹھ تہِ بہرحال یہِ چھِ سٹیٹٕے سٮ۪نٹَرَس اَنڈَر یِم شاید چھِ سٹیٹَس اَنڈَر تیوٗت چھِنہٕ علم کینٛہہ زِ شاید چھِ سٹیٹَس یِم سٮ۪ٹرٛس اَنڈَر یہِ ایٚجوکیشَن سون ییٚمہِ کٔشیٖرِ ہُںٛد یَتھ چھِ فَنڈٕس تہِ یِوان توڑَے بہرحال چھِ سونُے ٹیٚکٕس آسان تہٕ فَںٛڈ چھِ یِوان سٮ۪نٹرٛل پٮ۪ٹھٕے یِم چھِ دِوان فَنٛڈٕس دۄنوَے سٮ۪نٹَرٛل تہِ تہٕ یِم چھِ سٹیٹ تہِ چھِ پَنُن پںٕںۍ کِنۍ کَران کینٛہہ ابھیان یِم چھِ شِکشا ابھیان چھِ یہِ چھُ واریاہ سٕکالَرشِپ پرٛوگرام شُرٮ۪ن چھِ تَران پونٛسہٕ پَرنَس تہٕ یِمَن چھِ ایٹتھَس تانۍ مِڈ ڈے میٖلٕز تہِ آسان یِم چھِ بَتہٕ کھیٚوان اَکہِ بَجہِ ہُنٛد بَتہٕ چھِ یِم کالہٕ کھیٚوان أتۍ سکوٗلَن منٛزٕے بیٚیہِ چھِ یِمَن پونٛسہِ تہِ تَران بہرحال واریاہ واریاہ پَرنُک وَردی چھکھ تَران پَرنُک سامان چھُکھ تَران گِنٛدنُک سامان چھُکھ تَران گِنٛدنہِ چھِکھ نِوان یِمَن بَچَن باقٕیَن باقٕیَن سکوٗلَن سۭتۍ یِوان کامپِٹِشَن کَرنہٕ یِم کامپِٹِشَن یُس پَرنہٕ وَرٲے کانٛہہ یِمَن فاینٮ۪نشَل پرٛوگرامٕز چھِ یِوان کَرنہٕ یا یِم ڈرٛگ ایٚبیوٗز خٲطرٕ یِم ڈرٛگ بَچاو خٲطرٕ چھِ پرٛوگرام یِوان کَرنہٕ یِمَن سکوٗلَن منٛز جاگروترٛا پرٛوگرام چھِ یِوان سکوٗلَن منٛز کَرنہٕ یُس یِمو سکوٗل شُرۍ بَچاونہٕ خٲطرٕ تِمو مٔکریو کارو نِش یِم یِمَن نِش یِم دوٗر گٔژھ روزٕنۍ